بہٕ چھُس تراوان پَنٕنہِ جی سی ایم منٛز ٹیکنالوجی ہِنٛز سوشَل میٖڈیا ہَس پٮ۪ٹھ یہِ چھُ واریاہ ضروٗرت یہِ چھُ ہیٚلپ کَران اَسہِ لرننگ نِو تھِنٛگس بہٕ چھُس نہٕ پرایویسی کھوژان کیٚنٛہہ بہٕ چھُس